اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرَکاتہ تُہۍ ٲسِو سٲری ٹھیٖک گَرٕ بار چھِ ٹھیٖک بَچہِ عَیال چھِ ٹھیٖک ہر کانٛہہِ آسہِ ٹھیٖک أسۍ چھِ اُمید کَران تہٕ پانٛژھ نمبر یِم ہسا چھِ یُس مےٚ فیورِٹ نمبر چھِ یہِ گوٚو کَہہ بیٚیہِ ہسا گوٚو تُرٛواہ بیٚیہِ ہَسا گوٚو نَمنَمَتھ بیٚیہِ ہا گوٚو کَہہ ساس کَہہ شَتھ تہٕ کَہہ بیٚیہِ ہسا گوٚو بَہہ ساس بیٚیہِ ہسا گٔے پَنٛژاہ ساس بیٚیہِ ہسا گٔے لَچھ نَو ساس نَو شَتھ تہٕ نَمنَمَتھ تہٕ بیٚیہِ ہسا گوٚو اَکھ لَچھ ڈۄڈ لَچھ زٕ لَچھ پنٛژاہ لَچھ تہٕ کَرور یِم ہَسا چھِ کیٚنٛہہ خاص نمبر یِم اَسہِ یاد چھِ یِم نہٕ ہسا مٔشِد گَژھَن زانٛہہ تہِ آسہِ بِلکُل حظ